ہٮ۪لو السلام علیکُم اۭں ؤنِو کَتہِ پٮ۪ٹھ اۭں اۭں ؤنِو بہٕ چھُس تَتیُک مٲلِک ؤنِو آ تَتیُک اونر چھُس آ ؤنِو آ آ ؤنِو ؤنِو بہٕ چھُس بوزان آ آ چھُس بوزان ؤنِو آ آ ہٮ۪لو ہاں ؤنِو آواز یِوان ژٔٹِتھ تھوڑا کٔرِو کٕلیَر کَتھ آ آ کَمہِ ناو اَچھا تۄہہِ کَمہِ ناو اوس سُہ کوٚرمُت تۄہہِ کَمہِ ناوٕ اوس سُہ کوٚرمُت کوٚرمُت کَمرٕ بُک اَچھا تُہۍ کَتہِ پٮ۪ٹھ چھُو اَچھا تُہۍ چھُو گٮ۪سٹ آچھا ٹھیٖک ٹھیٖک آچھا ٹھیٖک کیٚنٛہہ چھُنہٕ نَہ مطلب تۄہہِ اوسوُ نَہ یہِ یہِ مَہ آسہِ سِکِپ گوٚمُت اَتھ أسۍ کَرو کوٗشِش تۄہہِ ہٮ۪لو کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ أسۍ کَرو کوٗشِش بہٕ کَرٕ ییٚکیٛاہ وٕنی بہٕ کَر ییٚکیٛاہ وٕنی بہٕ کَرو ییٚکیٛاہ وٕنی مٮ۪نیجَرَس فون کیٚنٛہہ چھُنہٕ أسۍ چھُو أسۍ چھِ معٲفی منٛگان یُس تۄہہِ یہِ اوسوُ ناو لٮ۪کھنومُت روٗمَس تَتھ خٲطرٕ چھِ أسۍ معٲفی منٛگان نَہ مطلب یُس تۄہہِ مطلب تۄہہِ اوسو نَہ یہِ لٮ۪کھنومُت ناو تَتھ ٲس تھوڑا اِنکَونینیَس گٔمٕژ تہٕ تَمی مۄکھ

مطلب أسۍ تُہُنٛد أسۍ کَرو سُہ أسۍ کَرو حَل کَرنٕچ کوٗشِش مطلب یہِ آسہِ کیٚنٛہہ اٮ۪رَر آمُت اَمی ییٚکیٛاہ بہٕ کَرٕ ییٚکیٛاہ وٕنی کَرو أسۍ مٮ۪نیجَر صٲبَس فون

آچھا تَتھ خٲطرٕ حظ چھِ أسۍ معٲفی منٛگان تۄہہِ تہِ وۄنۍ یہِ چھُ گژھان وۄنۍ کَر ایٚکیٛاہ وٕنی بہٕ مٮ۪نیجَرَس فون تہٕ

آ ییٚکیٛاہ بہٕ کَرو ییٚکیٛاہ وٕنی مٮ۪نیجَر صٲبَس فون تہِ ییٚکیٛاہ سُہ کَرِ وٕنی مےٚ ؤنۍتو تُہۍ کٔژ نَفر چھُو مےٚ مےٚ ؤنۍتو تُہۍ کٔژ نَفَر چھُو بیٚیہِ کٔژ کَمرٕ چھُ تۄہہِ بُک کَرٕنۍ آچھا ٹھیٖک ٹھیٖک کیٚںٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ ییٚکیٛاہ حظ تُہُنٛد فون واتہِ ییٚکیٛاہ وٕنی بہٕ کَر ییٚکیٛاہ مٮ۪نیجَرَس وٕنی فون تُہٕنٛز تُہٕنٛز پرٛابلِم گژھِ ییٚکیٛاہ وٕنی ییٚکیٛاہ ییٚکیٛاہ أسۍ کَرو تُہُنٛد تُہٕنٛد کال واتیو وٕنی مٮ۪نیجَر صٲبَس ییٚکیٛاہ بہٕ وٕچھو وٕنی یۄس تۄہہِ بُکِنٛگ ٲسٕو نَہ کٔرمٕژ تُہُنٛدِس ناوَس پٮ۪ٹھ اَچھا ییٚکیٛاہ ییٚکیٛاہ وٕچھان چھِس ییٚکیٛاہ ییٚکیٛاہ پیرِو پیرِو پیرِو وٕچھان چھِ اَکھ مِنَٹ پیرِو ییٚکیٛاہ بہٕ چھِس وٕچھان تُہُنٛد یہِ یُس تۄہہِ بُکِنٛگ ٲسٕو کٔرمٕژ پنٛنہِ ناوٕ سُہ چھےٚ ییٚکیٛاہ آ پیرِو اَکھ اَکھ مِنَٹ ییٚکیٛاہ وٕچھان چھِس ییٚکیٛاہ بِل بُک پٮ۪ٹھ اَسہِ چھِ ییٚکیٛاہ محمد یوٗسُف ناو محمد شفیٖع چھُنہٕ کیٚںٛہہ آد سا کیٚنٛہہ نہٕ حظ چھُنہٕ وۄنۍ وۄنۍ چھُو نَہ تۄہہِ ییٚکیٛاہ محمد شفیٖع ناو ییٚکیٛاہ بہٕ کَرو تۄہہِ واپَس فون ییٚکیٛاہ پانٛژَن مِنٹَن پَتہٕ پانٛچ مِنَٹ چلو چلو بِہِو